اسلام علیکُم وعلیکُم اسلام ٹھیٖک چھُو حظ اصٕل پٲٹھۍ چھُو حظ گَرِ چھُو حظ ٹھیٖک تُہۍ کَتہِ پیٚٹھ حظ چھُو آمٕتۍ تُہۍ کَر حظ وٲتِو یور آ بہٕ ہیٚمہو تۄہہِ آرام سان ییٚتہِ چہِ جایہِ ییٚتہِ چھُ گُلمَرگ ییٚتہِ چھُ پہلگام چھُ داچھی گام چھُ بیٚیہِ تہِ چھِ واریاہ واریاہ بہٕ دِمہو تۄہہِ اکھ لِسٹ اَکھ بنٲوِتھ بیٚیہِ آسہِ کیٚنٛہہ باقٕے ضروٗرت بہٕ وَنہو تۄہہِ آ آ بہٕ ہیٚکہٕ تۄہہِ وٕچھِتھ دِتھ تہِ اصٕل پٲٹھۍ بہٕ ہیٚکہٕ تۄہہِ سۭتۍ یِتھ بیٚیہِ چھُ ییٚتہِ کَشمیٖرٕکۍ چھِ ییٚتہِ وازوان چھِ رِستہٕ چھِ گۄشتاب چھِ کَباب چھُ بیٚیہِ تہِ چھِ واریاہ واریاہ رِسایپی تہٕ بیٚیہِ چھِ فیرَن مشہوٗر کانٛگٕر تِم تہِ ہیٚکہٕ بہٕ ہٲوِتھ ہٲوِتھ تۄہہِ بہٕ وُنکیٚنَس چھُ تُہۍ باراموٗلا ییٚتہِ چھُ نٔزدیٖک سُہ تہِ چھُ واریاہ فیمَس ییٚتہِ آ آ تور ہیٚکو أسۍ رٔنِتھ تہِ آرام سان آ آ أسۍ گَژھو پہلگام ببٚیہِ تہِ چھِ ییٚتہِ واریاہ واریاہ جاے گُلمَرگ چھِ داچھی گام چھِ پہلگام چھُو آ تَتہِ چھِ واریاہ واریاہ قٕسمٕکۍ جاناوار تِم ہاوہَو تٔتی تۄہہِ بہٕ آرام سان آ آ تِم چھِ واریاہ آسان بیٚیہِ تُہی کٔژ تۄہہِ چھُوا ہالَس ییٚتی بِہُن اورٕ چھُ واریاہ زیادٕ لوٗکھ آسان تۄہہِ چھُوا عیال وَیال تہِ سۭتۍ اچھا ٹھیٖک گوٚو بہٕ ہاوہَو تُہۍ بہٕ تُہۍ کٔرِو ٹِکَٹ کینسٕل بہٕ ہاوہَو سورُے کیٚنٛہہ کَشمیٖرس منٛز کیٛاہ کیٛاہ چھُ آسان داچھی گام چھُ پہلگام ییٚتہِ چھِ سٲری فیمَس فیمَس ییٚتہِ حظ گَژھو تَمام پارکن نِمہو تُہۍ بہٕ تمام ییٚتہِ یہِ چھَ آ پرٛتھ کانٛہہ پارک ہاوہَو تۅہہِ بہٕ آ یہِ حظ چھِ واریاہ خوٗبصوٗرَت یورحظ چھِ یِوان واریاہ واریاہ جایو پیٚٹھ چھِ یور یِوان ٹوٗرِسٹ آ اَز تہِ چھِ آسان یِمن حظ یاتری چھِ وَنان آ بہٕ نِمہو تُہۍ پرٛتھ کُنہِ جایہِ ییٚتہِ چھِ کَشمیٖرَس منٛز چھِ ییٚتہِ وازوانٕے زیادٕ کھیٚوان بیٚیہِ چھِ نُن چاے نُن چاے کانٛگٕر فیٚرَن چھِ ییٚتہِ لاگان گَرم گَرم پَلو چھِ ییٚتہِ ییٚتہِ چھِ سَردی تہِ واریاہ آسان سردی چھِ ییٚتہِ واریاہ آسان آ آ اَز چھُ واریاہ اصٕل اَز چھُ گَرم ییٚتہِ أزی چھِ ٹوٗرِسٹ زیادٕ یِوان گَژھنہٕ آ أسۍ گَژھو پہلگام ٹھیٖک چھُو اَدٕ کیٛاہ کھسِو حظ